یُس زَن مےٚ زمیٖن دٲری مَنٛز خۄش چھِ گَژھان سُہ گوٚو زِ ییٚلہِ زَن أسۍ مَطلَب آ زمیٖنَس چھِ ییٚلہِ زَن تھل چھِ آسان لاگٕنۍ مےٚ چھِ سۅ واریاہ خۄش گژھان تِکیٛازِ سُہ چھُ آسان بَہارُک موسَم تمہِ وَقتہٕ چھِ آسان سٲری زمیٖنٛدار چھِ آسان کھَہَن مَنٛز سٲری بٲژ سٲری زمیٖنٛدار زَنہِ مۅہنی زَنہِ چھِ آسان بَتہٕ ہیٚتھ تہٕ مۅہنی چھِ آسان کٲم کَران تَوَے چھُ مےٚ سُہ واریاہ زیادٕ خۄش گَژھان تہٕ بیٚیہِ چھُ مےٚ گژھان زمیٖن دٲری مَنٛز خۄش زِ ییٚلہِ زَن کانٛہہ مَطلَب زمیٖن دار چھ آسان زمیٖن دٲری کَران پَتہٕ چھ آسان مَطلَب سٲری بٲژ چھِ آسان رٔلِتھ میٖلِتھ ییٚلہِ زَن تھل چھِ پیٚوان لاگٕنۍ یا دانہِ چھُ پیٚوان لونُن یا دانہِ چھُ پیٚوان چھۄمبُن یہِ چھِ اکھ آسان اکھ خُشی ہٕنٛز کتھ زِ مَطلَب یہِ دانہِ أمِس یہِ چھُ آسان اَسہِ ؤریِچ کَمٲے چھِ آسان یہِ یا ییٚلہِ تھل چھِ آسان کَرٕنۍ سورُے سٲری بٲژ چھِ آسان تٔتۍ سٲری بٲژ چھِ آسان ؤتھۍمِتۍ توٗرۍ یا ییٚلہِ زَن دانہِ چھُ آسان لوٚنُن سٲری مۅہنی چھِ آسان تتھ زمیٖنَس مَنٛز دانہِ لوٚنان تہٕ زَنہِ چھِ آسان بَتہٕ ہیٚتھ یا دانہِ چھ آسان چھۄمبُن سٲری چھِ آسان مۅہنی دانہِ چھۅمبُن تہٕ زَنہِ چھِ آسان بَتہٕ ہیٚتھ مَطلَب اکھ خۄشیِوٕنۍ اکھ لہر چھِ آسان ہر طرفہٕ سورُے گام سورُے علاقہٕ چھُ آسان کھَہَس مَنٛز زَن چھ باسان مَطلَب سٲری مطلب یہِ چھِ اَکھ یہِ چھِ آسان اکھ الگٕے اکھ خُشی ہٕنٛز کتھ چھِ یہِ آسان زِ ہے وۅنۍ مۅکلوو اَسہِ اَسہِ کوٚر مَطلَب یہِ حٲصِل اَسہِ اَسہِ سارنٕے اوٚن آ اصٕل پٲٹھۍ کھوٗل سارِوِٕے یہِ دانہٕ گَرٕ یا یہِ یہِ گَرٕ یِہَے چھِ اکھ مَطلَب یہِ چھِ اکھ خُشی ہٕنٛز کتھ چھِ یہِ پَتہٕ آسان اِنسانَس خٲطرٕ امہِ سۭتۍ چھ اِنسان خۄش گَژھان زِ ساروِیو کھوٗل اصٕل پٲٹھۍ اورٕ دانہِ ساروِیو کھوٗل اصٕل پٲٹھۍ اورٕ گاسہٕ سٲری آے وارٕ وَتہِ سٲری زمیٖنٛدار ساروٕے زمیٖنٛدارو کوٚر اصٕل ساروٕے زمیٖنٛدار مَطلَب سٲری چھِ آسان خۄش امے باپَتھ تِکیٛازِ یہِ چھِ آسان ؤریِچ کَمٲے چھِ یہِ آسان اَگَر یہِ کٲنٛسہِ گَرِ آسہِ زمیٖن یا کٲنٛسہِ چھِ آسان باغ تِم تہِ چھِ آسان سٲری بٲژ چھِ آسان تٔتھۍ سۭتۍ لٔگمٕتۍ سۄ چھِ اکھ مَطلَب تِم چھِ آسان خۄش چھِ تِم آسان مَطلَب أسۍ چھ پَنٕنِس زمیٖنَس کران کٲم یا أسۍ چھِ تِمَن تہِ چھِ سۅ آسان ؤریِچ زِراعت تِمن تِم ژوٗنٛٹھۍ آسان تِم تہِ چھِ آسان واریاہ خۄش ییٚلہِ پَتہٕ تِم ژوٗنٛٹھۍ چھِ کٕنان یا تِمَن چھِ پونٛسہٕ میلان تتھ تِم تہِ چھِ واریاہ خۄش گَژھان ہے اَسہِ یِم کٕنۍ سٲری ژوٗنٛٹھۍ أسۍ چھِ واریاہ خۄش اَسہِ میلے اتھ یٖتیٛاہ پونٛسہٕ تَوَے چھ آسان مَطلَب أکِس زمیٖنٛدارَس خٲطرٕ چھِ یہِ آسان یہِ خُشی ہٕنٛز کتھ ییٚلہِ سُہ پَنُن زمیٖن چھِ اصٕل پٲٹھۍ واتناوان کران یا پَتہٕ چھِ سۅ اصٕل پٲٹھۍ تِم سُہ گَرٕ اَنان سُہ دانہٕ یا گاسہٕ تٔمِس خٲطرٕ چھِ آسان سۅ اکھ خُشی ہٕنٛز کتھ ییٚلہِ پَتہٕ سُہ دانہ چھِ اَنان گرٕ یا سُہ زمیٖن چھُ اَنان گَرٕ اکھ خُشی ہٕنٛز کتھ چھِ آسان اکھ مَطلَب سٲری بٲژ چھِ آسان خۄش سٲرِی زمیٖنٛدار چھِ آسان خۅش ہَے اَسہِ واتنوو پنُن کار اصٕل پٲٹھۍ اَنٛد تہٕ أسۍ آے اصٕل پٲٹھۍ گَرٕ تہٕ بیٚیہِ کھوٗل یہِ پَنُن زِراعت تہٕ اور گَرٕ تَوے چھِ آسان سٲری زمیٖنٛدار یِہَے چھِ اکھ خُشی ہٕنٛز کتھ یِمن زمیٖنٛدارن خٲطرٕ آسان